ژور ژور کُنوُہ شتھ شُنَمَتھ چھُ میون زایہِ دۄہ اکھ ڈٮ۪سمبر زٕ ساس ژۄداہ گوٚوُس بہٕ بنگلہ دیش بَہہ ڈٮ۪سمبر زٕ ساس وُہ کوٚر مےٚ اٮ۪م بی بی اٮ۪س مکمل اکھ جنؤری زٕ ساس اَکہٕ وُہ گوٚوُس بہٕ گُلمرگ زٕ مے زٕ ساس زٕتووُہ کوٚر مےٚ جے وی سی جویِن